اَگر أسۍ وٕچھو اَگر اَسہِ اکھ یُس گُر چھِ سُہ چھِ اَسہِ ٹرٛٲن کَرُن اکھ جَوان گُر یُس آسہِ اَتھ منٛز چھُ روزان سٕٹٮ۪پ بَے سٕٹٮ۪پ روزان کہِ یہِ چھُ ٹرٛٲن اَسہِ کَرُن کہِ یَتھ منٛز ضٔروٗری چھِ کہِ سیفٹی تہِ گژھِ أمۍ سٕنٛز تہِ روزٕنۍ گُرۍ سٕنٛز تہِ أمِس گژھِ بَروسہٕ روزُن یا وارٕ وارٕ کرِ یہِ سِکِل ڈٮ۪ولَپ گۄڈٕنٮ۪تھٕے اَگر أسۍ وٕچھو یہِ ٹرٛینِنٛگ یۄس چھےٚ أمۍ سٕنٛز یہِ چھِ گرٛاوُنٛڈَس پٮ۪ٹھ گژھان گوٚو اَتٮ۪تھ گژھِ اکھ أمِس عزَت روزُن أمِس بیٚیہِ گژھِ بَروسہٕ تہِ روزُن أمِس اَتھ منٛز چھُ گۄڈٕنٮ۪تھٕے ہیٚچھناوُن اَسہِ گُر ژٕ کِتھ پٲٹھۍ پَکَکھ ژٕ کِتھ پٲٹھۍ رُکَکھ یا ژٕ کِتھ پٲٹھۍ پھِرَکھ موڈ ییٚلہِ أسۍ تِم ہُم چھِ کران اَگر أسۍ وٕچھو تہٕ اَتھ مُتحکی ییٚلہِ سَڑکہِ چھِ گُرۍ آسان پَکان تہِ یُس گُرۍ وول چھِ آسان سُہ چھِ آسان کَران ییٚکیٛاہ یِتھَے یِمَے آوازٕ چھِ آسان سُہ کران تَمیُک مطلب کیٛاہ گوٚو سُہ چھِ تٔمِس فیٖڈ کٔرِتھ کہِ تٔمِس چھِ یِم آسان کِلیوٗز آسان کہِ اَگر أمۍ یہِ کوٚر تہٕ أمِس چھِ پَے آسان دٔچھُن چھِ پھیرُن یا کھوٚوُر چھِ پھیرُن یا رُکُن چھِ یا کیٚنٛہہ یِتھَے پٲٹھۍ چھِ قٕصہٕ آسان یا اَگر تۄہہِ وٕچھمُت آسیو کہِ کُنہِ ساتہٕ چھِ أمِس لانٛکمہِ تہِ یِم لَمان لانٛکمہِ لَمان مطلب تیز تیز پَکھ اَمہِ پَتہٕ اَگر أسۍ وٕچھو کُنہِ ساتہٕ چھِ شورَس منٛز چھِ آسان گُر چھُ تُلان وۄٹہٕ یہِ آسیو تۄہہِ سٲلمَن پَے اَگر شور آسہِ کُنہِ جایہِ گُر چھِ ٹَپھ تُلان یا کُنہِ ساتہٕ اَگر کیٚنٛہہ آسہِ اورٕ یورٕ کانٛہہ چڈاے أمِس گُرِس ییٚلہِ زیٖر زیٖر کَرٮ۪س اَمہِ سۭتۍ کیٛاہ چھِ گژھان اَمہِ سۭتۍ چھُ گژھان یہِ تیز گژھان یہِ گُر گوٚو سُہ تہِ چھِ بَچاوُن اَسہِ تہِ تہِ دِمو نہٕ أسۍ یُس گُر آسہِ تٔمِس دِمو نہٕ أسۍ گژھنہٕ کِہیٖنۍ بیٚیہِ اَگر أسۍ وٕچھو کیٚنٛہہ آواز یِم چھِ گُرِس أسۍ وَنان پَکنَس یِتھ پٲٹھۍ أسۍ چھِ وَنان ٹٕر ٹٕر ٹٕر یِتھَے پٲٹھۍ یا وُہ وُہ وُہ چھِ أسۍ کران یِم کیٚنٛہہ چھِ آواز یِم أسۍ کران چھِ أمِس پَکنِس منٛز اِستعمال گوٚو اَمہِ سۭتۍ کیٛاہ چھِ گژھان کٲم اَمہِ سۭتۍ چھِ گژھان کٲم کہِ گُر چھِ یِم آواز سَمجھان سُہ تہِ چھِ پَتہٕ برٛونٛہہ کُن اَگر أسۍ بہٕ یِم آواز کَرٕ سُہ چھِ پانَے پَکان بیٚیہِ اَگر أسۍ وٕچھو گُرِس چھِ أسۍ یہِ تہِ ہیٚچھناوان کہِ ژٕ کِتھ پٲٹھۍ پھِرَکھ موڈ یا ژٕ کِتھ پٲٹھۍ رُکَکھ وارٕ وارٕ ٹَپھ کِتھ پٲٹھۍ تُلکھ ژٕ تہِ سُہ تہِ چھِ گُر ہیٚچھان بیٚیہِ اَگر أسۍ وٕچھو بیٚیہِ کیٛاہ چھِ گژھان کٲم یُس گۄڈٕنٮ۪تھ ییٚلہِ گُر چھِ کھسان پَہاڑَن سُہ چھِ گۄڈٕنٮ۪تھ چھُنہٕ تٔمِس آے یِوان کِہیٖنۍ ییٚلہِ پَتہٕ سُہ وارٕ وارٕ تٔمِس پرٛٮ۪کٹِس چھِ گژھان پَتہٕ چھِ سُہ لاگان گوٚو گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ گُر چھُ اَسہِ ہیٚچھناوُن کہِ سُہ کِتھ پٲٹھۍ کھَسہِ پَہاڑَس کِتھ پٲٹھۍ کھَسہِ سُہ سُہ کِتھ پٲٹھۍ وَسہِ تورٕ یہِ چھُ سُہ سٲلِم ہیٚچھناوُن بیٚیہِ اَگر أسۍ وٕچھو کہِ أمِس چھِ اَسہِ یہِ نہٕ کَمانٛڈ تہِ ہیٚچھناوُن ژٕ ییٚلہِ ژٕ پَککھ تَمہِ ساتہٕ کۄس آواز کرٕ بہٕ ییٚلہِ رُکُن آسہِ تَمہِ ساتہٕ کۄس آواز بوزَکھ ژٕ یا ییٚمہِ ساتہٕ پھیرُن آسہِ کُن کُن موڈَس پٮ۪ٹھ آسہِ پھیرُن تَمہِ ساتہٕ کۄس آواز کَروَے أسۍ بیٚیہِ اَگر أسۍ وٕچھو یُس اَصٕل گُر آسہِ تٔمِس کِم کِم کالٹی گژھَن آسنہِ گۄڈٕنٮ۪تھٕے اَگر گوٚو آز تٔمۍ سُنٛد سُہ گژھِ ژۄپہٕ کٔرِتھ بِہُن سُہ گژھِ وِلِنٛگ آسُن مطلب کہِ اَگر تٔمِس وَنو أسۍ نیرُن چھِ سُہ گژھِ نیرُن سُہ گژھِ نہٕ بوم ترٛاوُن کیٚنٛہہ یا بہٕ وَنو تۄہہِ کہِ برداشت گژھِ گُرِس آسُن سُہ گژھِ نہٕ پیٖنٛتِس پٮ۪ٹھ ٹَپھ تہِ تُلُن کیٚنٛہہ یہِ چھُ اکھ جانور آسان کیٛاہ پَتَہ یہِ ہیٚکہِ کُںہِ تہِ ساتہٕ اورٕ یورٕ کٔرِتھ بیٚیہِ اَگر أسۍ وٕچھو أمِس گژھِ ٹرٛینِنٛگ آسٕنی اَصٕل آمٕژ دِنہٕ یا یہِ گژھِ ہیٚچھُن تہِ جلدی گوٚو اَگر أمِس کیٚنٛہہ ہیٚچھناوون یہِ گژھِ جلدی ہیٚچھُن تہِ یہِ گژھِ اَصٕل آسُن کہِ یہِ گژھِ یورٕچہِ آواز أمِس گژھَن کَن گژھَن أمۍ سٕنٛدۍ ہُشار آسٕنۍ یہِ گژھِ یورٕچ آواز بوزٕنۍ تہِ اَگر أمِس یورٕ وَنو کیٚنٛہہ یہِ گژھِ بوزُن أمۍ سٕنٛدۍ کَن گژھَن پوٗرٕ کٲم کَرٕنۍ یہِ گژھِ بیلَنٕس روزُن بیٚیہِ گژھِ یہِ ہٮ۪لدی آسُن یہِ گژھِ نہٕ بٮ۪مار تہٕ بٮ۪مار تہِ گژھُن کِہیٖنۍ تہٕ کھیوٚن تہِ گژھِ یہِ مٮ۪قدارَس منٛز بیٚیہِ اَگر أسۍ وٕچھو اَکھ اَصٕل ٹرٛینِنٛگ ییٚلہِ أسۍ دِمو یا اکھ اَصٕل گُر آسہِ تَمہِ سۭتۍ کیٛاہ گژھِ کٲم یُس گُرۍ وول آسہِ یعنی کہِ یُس أمِس چَلاوان آسہِ گُرِس سُہ تہِ گژھِ خوش سُہ تہِ دَپہِ کہِ نَہ گُر ہسا چھِ اَصٕل